اَکھ سُہ چھُ گرٛیجویشَن کَر تٔمِس چھِ مۅکلٲمٕژ گریجویشَن کٔرِتھ سُہ چھُ واریاہ زیادٕ قٲبِل تٔمۍ کٔر گرٛیجویشَن أسۍ چھِ تٔمِس کُن وُچھِتھ پَران اَسہِ منٛز چھُ تٔمۍ چھُ تھوٚمُت اَسہِ گَرِ کیٚن منٛز تھوٚمُت ناو پَنُن نام تھوٚمُت پَنُن زِنٛدٕ تٔمِس کُن وُچھِتھ چھِ اَسہِ بٔڈۍ وَنان تُہۍ گٔژھِو أمۍسٕے ہِوۍ پَرٕنۍ سُہ چھُ واریاہ زیادٕ قٲبِل تٔمۍ مۅکلو پَنٕنۍ گریجویشَن کٔرِتھ کالیج مۅکلووُن سورُے پٔرِتھ سُہ ڈِگری کرٕنۍ حٲصِل وُچھ سُہ برٛونٛہہ کُن تہِ پَران تٔمِس چھِ ژھانٛڈاں کہِ نوکری تہِ چھِ تٔمِس ہیٚکہِ تٔمِس بٔنِتھ سُہ چھِ واریاہ زیاد اَصٕل تہٕ تٔمۍ مۅکلو کٔرِتھ آ مےٚ چھِ پِتُر بوے تٔمۍ مۅکلو کٔرِتھ گریجویشَن